آ اگر بہٕ گرٛیجویشَنٕچ کَتھ کَرٕ گرٛیجویشَن پَتہٕ کیٛاہ کَرٕ بہٕ گرٛیجویشَن پَتہٕ چھُ مےٚ ماسٹٲز کَرنُک اِرادٕ یُس بہٕ جامعہ مِلیہ پٮ۪ٹھ کَرٕ مگر تَتہِ چھُ کینٛہہ چیٖز آسان کہِ تُہُنٛد پاٹفولیو گژھِ واریاہ سٕٹرٛانٛگ آسُن تہٕ تَتھ پٮ۪تھ چھَس بہٕ کٲم آز کَران بہٕ چھَس پَںُن پاٹفولیو بَناوان وٕنۍکٮ۪س مگر مےٚ چھُ اَتھ خٲطرٕ بیٛاکھ پٕلین تہِ تھوٚومُت اگر نہٕ جامعہ مِلیہ تیٚلہِ گژھٕ بہٕ ایران سِنمیٹوگرٛیفی ہیٚچھنہٕ خٲطرٕ سُہ چھِ اَکھ ؤریُک کورٕس آسان تَتہِ پٮ۪ٹھ یِم بہٕ پَتہٕ کَرٕ بہٕ ایز اَ پرٛوفیشنَل کٲم کیٛازِکہِ ڈِگری ییٚمِس حٲصِل چھِ گژھان پَتہٕ چھِ أکِس أکِس جَنرٕ جَرنَلِسٹَس سُہ پاوَر یِوان کہِ سُہ کَرِہا پرٛوفٮ۪شنٔلی کٲم